اَسہِ چھِ آسان کٲشرٮ۪ن واریاہ فیسٹِول مطلب ییتہِ چھِ آسان عیٖد چھِ اَسہِ آسان یا باقٕے فیسٹِول چھِ آسان أسۍ کیٛاہ چھِ کَران کٲم فیٚسٹِولَن پٮ۪ٹھ چھِ أسۍ رَنان ماز چھِ رَنان ماز چھِ رَنان أسۍ زٕ قٕسٕم اَکھ چھِ رَنان أسۍ وۄزُل ماز بیٛاکھ چھِ رَنان أسۍ دۄدَس پٮ۪ٹھ ماز زامہٕ دۄدَس پٮ۪ٹھ بیٚیہِ چھِ رَنان أسۍ کۄکُر بیٚیہِ چھِ رَنان أسۍ بَناوان رِستہٕ بیٚیہِ چھِ بَناوان گۄشتاب بیٚیہِ چھِ بَناوان کَباب بیٚیہِ چھِ مطلب یوٗجؤلی کہِ سورُے وازوان چھِ أسۍ بَناوان پنٕنٮ۪ن فیسٹِوَلزَن پٮ۪ٹھ بیٚیہِ چھِ رَنان ژامَن بیٚیہِ چھِ واریاہ زیادٕ سِنۍ رَنان یا سَبزیو منٛز چھِ أسۍ رَنان ہاکھ چھِ رَنان دالو منٛز چھِ أسۍ رَنان یہِ رازما دال چھِ رَنان یا باقٕے باقٕے ریسِپی چھِ أسۍ بَناوان پنٕنٮ۪ن فیسٹِوَلزَن پٮ۪ٹھ یِم ژوٚ ژوٚٹۍ ووٚٹۍ چھِ آسان تم چھِ أسۍ گَری بَناوان فیسٹِول ییٚمہِ ساتہٕ آسَان چھِ اَسہِ ژوٚٹ ووٚٹ چھِ أسۍ پانَے بَناوَان ییٚتی گَری دُکان پٮ۪ٹھ تہِ چھِ اَنان مگر یِم یِم گَرِ چھِ أسۍ آسان ہٮ۪کو أسۍ بَنٲیِتھ تٕم چھِ أسۍ گَری بَناوَان بیٚیہِ چھِ أسۍ کَران پَنٕنٮ۪ن فیسٹِوَلزَن پٮ۪ٹھ کٲم أسۍ چھِ مطلب صُبحٲے سِٹاٹ کَران مٔدرِ مٔدرِ سۭتۍ مطلب لِپٹَن چاے چھِ أسۍ چٮ۪وان تَتھ خٲطرٕ چھِ اَسہِ پٮ۪وان اَلَگ ژوٚٹ اَنٕنۍ تَمہِ پَتہٕ چھِ أسۍ نَمکیٖن چاے چٮ۪وان تَتھ خٲطرٕ چھِ پٮ۪وان اَسہِ الگ ژوٚٹ بَناوٕنۍ سُہ ژوٚٹ چھِ أسۍ گَری بَناوان بیٚیہِ کیٛاہ چھِ أسۍ کَران کٲم أسۍ چھِ پَنٕنۍ فیسٹِوَلزَن پٮ۪ٹھ یہِ ییٖتیٛاہ سِنۍ رَنان مَطلَب یِم تہِ مےٚ مٮ۪نشَن کٔرۍ یِم چھِ أسۍ سٲری سٕنٛدۍ پَنٕنۍ پَنٕنۍ پَنٕنۍ پَننؠن فیسٹِوَلزَن پٮ۪ٹھ رَنان بیٚیہِ چھُ کانتی بَناوان بیٚیہِ تہِ چھِ بیٚیہِ چھِ مطلب یوٗجؤلی یِم تہِ أسۍ بَناوان چھِ تِم چھِ آسان ہوم میڈ تِم چھِ أسۍ پانَے بَناوَان گَرِ آرڈَر چھِنہٕ أسۍ کِہیٖنۍ کَرَان رِستہٕ گۄشتاب کَباب أمۍ تہِ چھِ أسۍ مطلب گَرِ بَناوَان پنٕٛنۍ اَتھٕ مطلب یہِ ہٮ۪کو أسۍ آرڈَر تہِ کٲنٛسہِ دِتھ کہِ اَسہِ دِی أمۍ بَنٲیِتھ وازَس تٔمِس چھِ أسۍ گَرٕ اَنان سُہ چھِ پَتہٕ اَسہِ پنٛنہِ گَری أمۍ چیٖز سٲری چیٖز بَناوان تہٕ کَران چھِ أسۍ پَنٕنۍ فٮ۪سٹِول اٮ۪نجاے یِتھَے پٲٹھۍ